پانٛژَن اِنٹَرنیشنَل سِٹیَن ہُنٛد ناو لَنڈَن چھِ اَکھ نِو یارک سِٹی چھِ بیٛاکھ پیرَس چھِ بیٛاکھ دُبَے چھِ بیٛاکھ بینکاک چھِ بیٛاکھ